ہیلو اَسلام علیکُم وعلیکُم اسلام اۭں أسۍ چھِ ڈاکٹر سٔکیٖنا ؤنِو

کیٚنٛہہ چھُنہٕ تُہۍ ہیو میٲنِس اِتھ کٔنۍ ہٮ۪کہٕ نہٕ بہٕ فونَس پٮ۪ٹھ کِہیٖنۍ علاج کٔرِتھ تُہۍ ہیِو میٲنِس کِلنِکَس پٮ۪ٹھ سُہ چھُ آسان ٲٹھ ٹہ بہہ چھُ آسان سُہ یَلے تُہۍ یِیو تُتھٕے بہٕ کَرو تۄہہِ اَصٕل پٲٹھۍ تٔتھی علاج تہٕ بہٕ دِمو تۄہہِ تٔتھی پرٛسکِرٛپشَن دَوا تہٕ تُہۍ کٔرِو توٗرۍ وِزِٹ بیٚیہِ تہِ مسلہٕ آسہِ تہٕ بہٕ وٕچھ تٔتھی کیٚنٛہہ چھُنہٕ اچھا اچھا تھینٛکوٗ ویری مچ اچھا اسلامُ علیکُم